اَسلام علیکُم تُہۍ چھُو حظ رنٛگ کَران مےٚ حظ اوس مکانس رنٛگ کَرُن اَہَن حظ تُہۍ ؤنۍتَو مےٚ دۅن پوٚ مطلب مےٚ چھِ زٕ پوٚہر مکان تتھ کوٗتاہ لگہِ اَہَن حظ پی او پی چھُ مےٚ کٔرِتھ وۅنۍ چھُ تتھ پٮ۪ٹھ رنٛگ کھالُن کَرُن چھُ گۄڈٕ دِیِو تُہۍ مکانس نظر وَظر اَکہِ دۄیہِ دۅہۍ تُہۍ ییٖتو کٲلۍکٮ۪تھ تُہۍ وُچھُو گۄڈٕ پانہٕ مکان بۅنہٕ چھِ مےٚ کمبرٕ ترٛےٚ کِچن اَکھ لابی بیٚیہِ چھِ ہیٚرِ ترٛےٚ کمبرٕ ہال تہٕ لابی مکان چھِ زٕ گۄڈٕ وُچھٕ بہٕ أکِس کٮُ۪تھ کٔرِو تُہۍ پتہٕ وُچھٕ بہٕ دوٚیمِس سونٛچہٕ بہٕ پتہٕ فِلحال کٔرِو تُہۍ أکِس نہَ نہَ زٕ سِٹوری مکان چھِ زٕ زٕ زٕ سِٹوری زٕ زٕ پوٚہر مکان چھُ اَہَن حظ اَہَن حظ مگر مطلب کالٹی گٔژھ آسٕنۍ وارِیاہ صاف ٹھیٖک ٹھیٖک ٹھیٖک تیٚلہِ چھِ مےٚ پتہٕ بیٛاکھ مکان تہِ اَہَن حظ تُہۍ ؤنۍتو یہِ لابی کیٛاہ روزِ ٹھیٖک کٮُ۪تھ کلر روزِ ٹھیٖک اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ کَر یِیِو تیٚلہِ نظر دِنۍ ٹایِم کوٗتاہ لگہِ اَسہِ تہِ ؤنۍتو مےٚ اَچھا ٹھیٖک ٹھیٖک توتہِ رٮ۪تھ کھنٛڈ رٮ۪تھ پٮ۪ٹھی پٮ۪ٹھی ٹھیٖک ٹھیٖک ٹھیٖک دارِ تہِ چھِ نہَ حظ نہَ اَسہِ چھِنہٕ بَسان اَہَن حظ آ دارٮ۪ن تہِ چھُو کَرُن پینٛٹ نہَ حظ نہَ واڈروٗب چھِ لاگنَے وُنہِ نہَ حظ نہَ واڈروب چھِ وُنہِ بناونَے ریٖلِنٛگ وغیرہ تہِ چھِ لاگنَے وُنہِ پتہٕ چھُ ریٖلِنٛگ تہٕ پینٛٹ کَرُن اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ ریٖلِنٛگ تہٕ کٔروٕ تیٚلہِ تُہی ٹھیٖک ٹھیٖک ٹھیٖک تیٚلہِ ییٖزیٚو تُہۍ اَکہِ دۅیہِ دۅہۍ نظر دِنہِ مکان وِکان وُچھِو تہٕ پتہٕ ؤنِو تُہی کوتاہ لَگہِ

چَلو چَلو ٹھیٖک چھُ چَلو چَلو ٹھیٖک چھُ تیٚلہِ او کے